سوشل میٖڈیا تھروٗ ہسا مطلب کوٚر مےٚ کراف آرٹ ایٚڈ کرافٹ مطلب وُچھُم مطلب بہٕ ٲسٕس مطلب سوشل میٖڈیا ہَس پٮ۪ٹھ ٲسی کوٗر اکھ کران یِم اَپلوڈ مطلب یہِ کٲم کِتھ پٲٹھۍ چھِ یِوان کرنہٕ زِ یہِ کٲم کِتھ کٔنۍ ہیٚکو کٔرِتھ اَتھ کیٚاہ کیٚاہ بنیفِٹس چھِ اَمہِ کیٚاہ فٲیدٕ چھِ اَسہِ واتان مطلب کہِ یہِ کِتھ کٔنۍ چھِ أسۍ ہیٚکان پَنٕنہِ فٲیدٕ کِتھ کٔنۍ خٲطرٕ پَنٕنہِ فٲیدٕ خٲطرٕ کِتھ کٔنۍ ہیٚکو أسۍ یہِ یوٗز کٔرِتھ مطلب مےٚ کٔر یوٹوٗب چیٚنل تہِ اکھ سبسکرایب سۄ کٔر مےٚ پَنٕنہِ فٲیدٕ موٗجوٗب زِ بہٕ ہٮ۪چھہِ اَمہِ پٮ۪ٹھ اَسہِ چھِ کوٗر اکھ آرٹ ایڈ کرافٹ باے صبا سۄ کوٗر چھےٚ کھالان تٔمۍ چھُ پانہٕ ہٮ۪چھمُت سۄ چھےٚ پانہٕ کران یہِ یہِ کوٗر چھےٚ پانہٕ کران اَمہِ پٮ۪ٹھ مطلب سۄ ٲسۍ ہیٚچھان کران سۄ ٲسۍ مےٚ اَپلوڈ کران زِ باقین تہِ گژھِ فٲیدٕ واتُن آرِ کٲم ہیٚچھ مےٚ اَمہِ پٮ۪ٹھ